اَسہِ ہَسا چھُ واریاہ خۄش چھِ گژھان تَمہِ ساتَن ییٚمہِ ساتہٕ زَن تہِ یِم زَن تہِ یِم پٕلانٹٕس آسان چھِ کُلۍ چھِ آسان یا لۄکٕٹۍ کُلۍ چھِ آسان ییٚمہِ ساتہٕ زَن تِم لہراوان چھِ ییٚمہِ ساتہٕ زَن تہِ تِم زٮ۪وان چھِ یا تَمہِ پَتہٕ چھِ تِمو منٛزٕ اَکھ سبزار یِوان واریاہ خۄش ہَسا چھِ گژھان خُشگوار چھِ اِنسانَس گژھان کیٛازِ اِنسانَس کیٛازِ چھِ یِم چیٖز گژھان اِنسان چھِ نیچرَس سۭتۍ آسان اِنسان چھُ قُدرَتَس کُن زیادٕ پَہمَتھ مٲیِل آسان ییٚمہِ ساتہٕ زَن تہٕ اِنسان پنٛنٮ۪ن باغَن منٛز یا پنٛنِس أنٛدۍ پٔکِس منٛز سبزار وٕچھان چھِ یہِ سبزار چھِ اِنسانَس دِلَس دِماغَس تازٕ کَران کیٛازِکہِ أمِس چھِ کُلٮ۪ن ہِںٛدۍ پوش یہِ چھِ أمِس اِنسان سٕنٛز فِطرتٕے چھِ یہِ چھِ اَصلٮ۪ن چیٖزَن کُن زیادٕ پَسنٛد کَران یا اَسہِ آسَن پنٛنٮ۪ن باغَن منٛز لٲگۍمٕتۍ ییٚتہِ ٲسۍ باغبان ییٚمہِ ساتَن تِم پنٛنِس باغَس منٛز بیول وَوان چھِ ییٚمہِ ساتہٕ زَن تہِ یِم کُلۍ زٮ۪وان چھِ أمِس لَگان پَتہ زِ میٛٲنۍ محنت گٔے نہٕ زایہِ کِہیٖنۍ تہِ یُس مےٚ اَکھ اُمید چھِ سۄ اُمید ہَسا ہیٚکہِ وۄںۍ پوٗرٕ گٔژھِتھ ییٚمہِ ساتہٕ زَن تہٕ یہِ کُلۍ لاگان چھِ تِم ژوٗںٛٹھۍ کُلۍ چھِ فَصٕل دِوان یا ٹنٛگہٕ کُلۍ چھِ فَصٕل دِوان یا پھرٛٮ۪س آسَن ییٚمہِ ساتَن تہٕ یِم دۄہ کھۄ دۄہ بَڑان چھِ اَکھ اُمید أمۍ سٕنٛز چھِ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ پوٗرٕ گژھان أمِس زٔمیٖندار سٕںٛز ایٹ لاسٹ ییٚمہِ ساتہٕ زَن تٔمۍ سُںٛد لاسٹُک ہُہ مرحلہٕ یِمَن کُلٮ۪ن ہُںٛد واتان چھِ أمِس زٔمیٖندارَس چھِ اَمہِ محنتُک پھَل میلان اَمہِ پھَلہٕ سۭتۍ چھِ یہِ زٔمیٖندار واریاہ خۄش چھِ گژھان یِم زَن تٔمۍ کُلۍ پنٛنِس باغَس منٛز لٲگۍمٕتۍ آسَن یہِ چھُ واریاہ محسوٗس کَران واریاہ اَصٕل زِ میون یُس زَن تہٕ زِندٕ کہِ ضٔروٗریات خٲطرٕ یہِ بہٕ کَران چھُس سُہ ہَسا چھِ مےٚ فُل فِل گژھان سُہ ہَسا چھِ مےٚ پوٗرٕ گژھان میٛٲنۍ محنت نہ سا چھِنہٕ زایہِ گژھان کِہیٖنۍ